مےٚ تہِ چھُ باسان کہِ سکوٗلَن منٛز پَزِ یِم اٮ۪جُکیشَن ضٔروٗری آسٕنۍ زَن چھُ کارپٮ۪نٛٹرٛی مطلب چھانہٕ کٲم نَلکہٕ کٲم سٕژ کٲم کۄکَر کِتھ کٔنۍ چھِ رَچھان ٹھوٗل وَغیرہ تِم جانوَر کِتھ کٔنۍ چھِ رَچھٕنۍ کیٛازِکہِ اَمِچ اَہم ضٔروٗری چھےٚ گۄڈٕنٮ۪تھٕے اِنسان اگر کیٚنٛہہ چھانہٕ کٲم کَرِ دٔسِل کٲم یِم کامہِ یِم چھےٚ یِمَن منٛز چھُ اِنسانَس اَکھ ہُنَر اَکھ روزان یہِ چھُنہٕ روزان مَطلَب کٲنٛسہِ پٮ۪ٹھ مٲہتَتھ کیٚنٛہہ یہِ ہیٚکہِ پَگاہ پَنُن بِزنِس کٔرِتھ اَتھ منٛز پٔرِتھ لیٚکھِتھ گژھِ پَتہٕ کیٚنٛہہ سِکِل مطلب کانٛہہ ہُنَر آسُن یَتھ منٛز اِنسان کیٚنٛہہ ہیٚکہِ کٔرِتھ پَتہٕ پَرُن لٮ۪کھُن چھُنہٕ اَمہِ موٗجوٗب تہٕ ژےٚ گژھی نوکری مِلٕنۍ پَرُن لٮ۪کھُن چھُ أچھَن ہُنٛد گاش مطلب اَمہِ سۭتۍ یی ژےٚ دٮ۪ماغ کہِ بہٕ کِتھ کٔنۍ ٹھیٖک کیٛاہ چھُ غلط کیٛاہ چھُ ناکار کیٛاہ چھُ اَسہِ چھُ دٮ۪ماغَس منٛز آسان یی تھوٚمُت اگر أسۍ پَرو لٮ۪کھو یہِ اَمیُک مطلب گوٚو اَسہِ چھےٚ پَتہٕ نوکری کَرٕنۍ یِہوٚے گوٚو پَرُن لٮ۪کھُن نہ پَرُن لٮ۪کھُن چھُنہٕ آسان نوکری خٲطرٕ پوٚرُتھ ژےٚ پوٚرُتھ لیوٚکھُتھ یہِ چھُے ژےٚ پنٛنہِ مطلب ژٕ کِتھ کٔنۍ گُزارَکھ وۄنۍ زندگی یہِ چھُ تَتھ رِلیٹِڈ مگر تَمہِ باوجوٗد پَتہٕ کار کَرنہٕ خٲطرٕے پَزَن اَسہِ یِم چیٖز ہیٚچھِنۍ زَن ٲسۍ کارپٮ۪نٛٹِرٛی کٔشیٖرِ منٛز ٲسۍ ختمبنٛد گۄڈٕنٮ۪تھ تالَو بَناوان آز چھُنہٕ کانٛہہ اَکھ بَچہٕ یُس ختمبنٛد تالوٗ بَنایہِ کیٛاہ شوٗبان چھِ تِم آز چھِ مِشیٖنو ذٔریعہِ یِوان بَناونہٕ مگر یُس سُہ اَتھٕ تالَو اوس سُہ اوس بَدلٕے اَکھ لُک دِوان تِتھۍ

لُکھ ہیٚچھَن نہ سُہ یِم دِن سارنی پَتھ دٲرِتھ تہٕ بیٚیہِ بیٚیہِ کَرَن پَنُن روزگار تہِ پَکٮ۪کھ بیٚیہِ اَصٕل پٲٹھۍ شاہانٕکۍ پٲٹھۍ تہٕ سُہ تہِ چھِنہٕ وۄنۍ زیادٕ تَر لُکھ ہیٚچھان کیٚنٛہہ مےٚ چھُ باسان کہِ سکوٗلَن منٛز گژھَن یِم تٲلیٖم یِنہِ دِنہٕ مطلب چھانہٕ کٲم گژھِ ہیٚچھناوٕنۍ نَلکہٕ کٲم نَلکہٕ آسَن لاگٕنۍ اَتہِ سا باتھ روٗم چھِ آسان بَناوٕنۍ یا کِچَن چھُ بَناوُن نَلکہٕ کٲم چھَنہٕ ضٔروٗری یا نیٚبٕرۍ کِنۍ چھِ راڈٕ چھےٚ ترٛاونہِ نَلکہٕ چھِ ترٛاونہِ اَکہِ جایہِ پٮ۪ٹھ بیٚکِس جایہِ چھُ آب اَنُن اَتھ خٲطرٕ گژھِ نَلکہٕ کٲم تہِ تَگٕنۍ سۄ نَلکہٕ کٲم کَتٮ۪ن ہیٚچھو اِنسان ہیٚچھِ سُہ پٕلَمبَرَس نِش پٕلَمبِنٛگ منٛز ہیٚچھِ مگر تَتھ خٲطرٕ تہِ گژھِ اَکھ ٹرٛینِنٛگ یِنۍ دِنہٕ سکوٗلَن منٛز اٮ۪جُکیشَن گٔژھ یِنۍ دِنہٕ سٕٹِچِنٛگ یعنی کہِ سُوُن پَلو سُوُن اگر مطلب آز چھِ لُکھ پرٛٮ۪فَر کَران کہِ تِم چھِ مطلب یِم بیٚکیو سٕٹیٹو پٮ۪ٹھ چھِ آسان آمٕتۍ تِمَن نِش سوٗناوان پانہٕ نہٕ ییٚتہِ تہِ اوس واریاہَن سٕژٕ کٲم تَگان وۄنۍ چھِنہٕ زیادٕ ییٚتہِ سٕژٕ کٲم کَران کیٚنٛہہ اگر ییٚتہِ لُکھ سٕژٕ کٲم ہیٚچھَن تَمہِ سۭتۍ تہِ پَکہِ یہِ برٛونٛٹھ برٛونٛٹھ یا پولٹِرٛی فارَم چھِ ترٛاوان یا جانوَرَن ہِنٛدۍ خٲطرٕ چھِ آسان تہٕ یِم چیٖز چھِ واریاہ زیادٕ ضٔروٗری یِم زَن کٔشیٖرِ ہِنٛدٮ۪ن لُکَن گژھِ پَے آسٕنۍ تاہم درٛایہِ ییٚتہِ واریاہ آی ٹی آی ییٚتہِ یِم چیٖز چھِ ہیٚچھناونہٕ یِوان یہِ چھُ ٹٮ۪نتھ پَتہٕ یِوان کورٕس کَرنہٕ ژےٚ کارپٮ۪نٛٹِرٛی منٛز چھُے کَرُن ژےٚ پٕلَمبِنٛگ چھے کَرٕنۍ ژےٚ سٕٹِچِنٛگ چھے کَرٕنۍ یا پولٹِرٛی یا اَنِمٕل ہَزبٮ۪نٛٹرٛی منٛز یہِ یی ژےٚ دٔہمہِ پَتہٕ میٹرِک پَتہٕ چھُ یِوان یہِ سورٕے کَرنہٕ مگر میون غرٕض چھُ یہِ کہِ یہِ گوٚژھ سکوٗلَن منٛز تہِ یُن پَرناونہٕ کیٛازِکہِ ییٚلہِ بَچہِ لۄکٹُے چھُ آسان أمِس چھُ دٮ۪ماغ اَمہِ وِزِ آسان زیادٕ یہِ ہیٚچھہِ اَمہِ وِزِ اَصٕل پٲٹھۍ یُتھُے یہِ بوٚڈ بوٚڈ بوٚڈ بوٚڈ چھُ گژھان یہِ چھُنہٕ پَتہٕ تَمہِ آیہِ ہیٚچھان کیٚنٛہہ تَمہِ کِنۍ چھَس بہٕ وَنان یہِ گوٚژھ سکوٗلَن منٛز تہِ یُن پَرناونہٕ تہٕ سُہ چھُ واریاہ اہم تہٕ اَتھ خٲطرٕ گٔژھ ٹرٛینِنٛگ یِنۍ دِنہٕ تہِ گوٚژھ یہِ سکوٗلَن منٛز یُن پَرناونہٕ یِتھ کٔنۍ آی ٹی آی یَن منٛز چھُ یِوان کارپٮ۪نٛٹِرٛی پٕلَمبِنٛگ سٕٹِچِنٛگ یِتھَے کٔنۍ گوٚژھ یہِ سکوٗلَن منٛز تہِ یُن پَرناونہٕ تاکہِ تِم پَگاہ یِم یِم تَتٮ۪ن سُہ کَرَن تِم پَگاہ ہٮ۪کَن تِم پَنُن روزگار پانہٕ بَنٲوِتھ تِم روزَن نہٕ کٲنٛسہِ ماہتہَتھ پَتہٕ کیٚنٛہہ بیٚیہِ چھُکھ کَسٕب کَسٕب چھُ مطلب یہِ چھُ آمُت وَنٛنہٕ کَسٕب چھُ حبیٖب اللہ یہِ ہیٚکہِ نہٕ أمِس کانٛہہ چُرٲوِتھ کیٚنٛہہ یہِ چھُ أمِس پانہٕ تگان یہِ ہیٚکہِ نہٕ کانٛہہ ژوٗرِ نِتھ کیٚنٛہہ یہِ چھُنہٕ کیٚنٛہہ یہِ چھُنہٕ کانٛہہ چیٖز یُس ژوٗرِ یی نِنہِ تہٕ تَمہِ موٗجوٗب چھُ یہِ واریاہ زیادٕ اَصٕل آسان کہِ اگر سکوٗلَن منٛز تہِ یِمَن بَچَن یی ہا یہِ اَمِچ تٲلیٖم دِنہٕ تہٕ سُہ تیٚلہِ پَکہِ ہا مَطلَب تیٚلہِ روز ہَن نہٕ بے روزگٲری گژھِ ہا کَم مطلب کۭژاہ نوکری تہِ لَگَن وۄنۍ نوکری تہِ کۭتیٛاہ لَگَن بِزنِس تہِ کۭتیٛاہ کَرَن سُہ کانٛہہ نَتہٕ کانٛہہ چھُ بَدَل بدل مطلب آز چھُ دِوان ماڈٲرٕن ٹَچ اگر کارپٮ۪نٛٹِرٛی چھےٚ یہِ چھانہٕ کٲم چھےٚ یہِ ہیٚکہِ اَتھ منٛز ماڈٲرٕن ٹچ اَتھ دِتھ نلکہٕ کٲم چھےٚ ماڈٲرٕن ٹَچ دِیٖنَس سٕٹِچِنٛگ چھےٚ ماڈٲرٕن ٹَچ دِیٖنَس یہِ ہیٚکہِ اَتھ اَکھ ماڈٲرٕن ٹَچ دِتھ تہٕ اَکھ نوٚو کیٚںٛہہ انٛدازَس منٛز أنِتھ ییٚلہِ یہِ پَرِ لٮ۪کھِ یہِ ہیٚکہِ یِہوٚے چیٖز نٔوِس اَنٛدازَس منٛز أنِتھ یِتھ کٔنۍ گۄڈٕ اوس آسان پرٛون ترٛام سِمپٕل ترٛام اوس آسان کٕنُن آز چھُ نَقٕش گیٖری آسان سۄنَر ٲسۍ گۄڈٕ آسہٕ سِمپٕل واجہٕ آسہٕ سِمپٕلٕے اوس آز چھےٚ نَقٕش گیٖری آسان